السلامُ عَلیکُم ٹِھیٖک چھو حظ ایٚکچُؤلِی حظ ٲس اَسہِ اَکھ کیب اَکھ بُک حظ کَرٕنۍ اَسہِ اوس فِیملِی پٕلان اَکھ اِوٕنۍ کہِ فرَنٛڈٕز فرَنٛڈٕز تہِ حظ ٲسۍ کِینٛہہ اَسہِ اوس گَژُھن پِکنِک حظ آز ٲسۍ چلان بَنٛگَس ویلِی ہُنٛد زِیادٕ ٹَرنٛڈ حظ اَز چھِ سٲرِی یِم ٹیورِسٹ حظ چھِ تِم حظ چھِ زِیادٕ تَر گژھان بَنٛگَس تہٕ اَسہِ تہِ حظ کَرے پٕلان اَکھ زِ اَسہِ أسۍ گَژھو بنٛگَس ٲں یَتھ منٛز مےٚ تۄہہِ امہِ مُوجوٗب حظ فون کوٚرمُو زِ اَسہِ حظ ٲسۍ کیب اَکھ حظ بُک کَرٕنۍ حظ ٲں کہِ یَتھ منٛز حظ أسۍ اَصٕل کَمفٲٹیبٕل پٲٹھۍ ہیٚکو ٲں اَتھ ٹریٚوَل سُپاٹَس پؠٹھ گٔژِھتھ زِ اَکھ ٹیٚورِسٹ سُپاٹَس پؠٹھ ہیٚکو أسۍ اَصٕل پٲٹھۍ ٹیٚرول حظ ہیٚکو أسۍ کٔرِتھ ٲں